ٲسۍ چھِ فیملی منٛز ٲٹھ بٲژ روزان بٔے بارٕنۍ ژور مول موج بیٚیہِ چھِ اَسہِ بھابی تہٕ بیٚیہِ چھِ تٔمۍ سُنٛد شُر اَکھ مطلب أسۍ چھِ واریاہ زیادٕ اَصٕل پٲٹھۍ خۄش پٲٹھۍ روزان الحمدُاللہ تہٕ یُس میٛٲنۍ فیملی چھِ یہِ چھِ واریاہ اَصٕل اَسہِ چھِ بٔے بارنٮ۪ن پانہٕ ؤنۍ واریاہ اَصٕل بھابی سۭتۍ تہِ چھُ اَصٕل أسۍ چھِ اَصٕل پٲٹھۍ ہیٚکان روٗزِتھ تہٕ فرٛینٛڈٕز چھِ میٛٲنۍ فرٛینٛڈٕز چھِ مےٚ واریاہ فرٛینٛڈٕز چھِ مےٚ مطلب باقٕیو ڈِسٹِکو پٮ۪ٹھ تہِ چھِ مےٚ فرٛینٛڈٕز پنٛنہِ دِسٹِک پٮ۪ٹھ تہِ چھِ مےٚ واریاہ فرٛینٛڈٕز تہٕ میٛٲنۍ فرٛینٛڈٕز تہِ چھِ واریاہ اَصٕل